زَنین تہٕ یِم گامہٕ پٮ۪ٹھ لوٗکھ چھِ گژھان یِمَن چھِ یِوان برابر حقوٗق دِنہٕ تہٕ برابر موقعہٕ دِنہٕ سِٹیم کالیجن منٛز ایڈمِشن کرنہٕ خٲطرٕ اَتھ چھنہٕ زَنین یا موہنوین ہِندِس بُنیادَس پٮ۪ٹھ اَتہِ فرق کران کِہیٖنۍ تہِ یِمو بٔلکہِ یِم گامو پٮ۪ٹھ لوٗکھ چھِ یِوان تِمن چھِ یِوان رِزرویشن دِنہٕ تِمَن چھِ آسان ہُمو لوٗکو نِش واریاہ کَم سٕور تہِ اَگر تِم کرن تِم چھِ تَتھ منٛز تہِ کالیجَس منٛز ایڈمِشن ہٮ۪کان کٔرِتھ